آ آز کَرو أسۍ پٮ۪ٹَن ہِنٛز کٹھ پٮ۪ٹھ گٔے پالتو پالتو مطلب یِم جاناوَار أسۍ رَچھان چھِ گَرَس منٛز تہٕ ونۍ کَرو أسۍ کَتھ أسۍ کٕم کٕم جاناوَار چھِ ہٮ۪کان گَرَس منٛز رٔچھِتھ تہٕ کٕم کٕم جاناوَار گژھن گَرَس منٛز یِن رَچھنہٕ بیٚیہِ رَچھنہٕ خٲطرٕ صحیح چھِ تہٕ اگر أسۍ وَنو أسۍ وَنو گۄڈے اگرے بیٲر رچھو بیٲرچھِنۍ چھِ صحیح مگر تَتھ چھِ اَکھ ڈِس اٮ۪ڈونٹیج ڈِس اڈونٹیج چھِ اِتھ کٔنۍ کہِ بٲرۍ سُنٛد ژھۄٹھ ہٮ۪کو أسۍ کھٮ۪تھ سُہ چھُ اِسلامَس منٛز آمُت اگرے بٲرۍ سُنٛد آسٮ۪تھ ژےٚ بیٲر آسہِ اَتھ لیومُت ژےٚ ہٮ۪کَکھ سُہ کھٮ۪تھ مگر یُس بیور مٔکرار چھُ کَران تَمہِ وجہ سۭتۍ چھُ بیور گَرَس منٛز تھَاوُن صحیح کیٚنٛہہ آ تُہۍ ہیٚکِو رٔچھِتھ مگر گَرِ نٮ۪بر ہیٚکِو رٔچھِتھ یِتھ کٔنۍ بہٕ چھُس رَچھان اَسہِ چھ زٕ بیارِ تِم چھِ یَپٲرۍ ہیٚرِکِنۍ ژوٗرِمہِ ترٛیٚمِس پورَس پٮ۪ٹھ یِم چھَنہٕ وَسٲنی تِم چھِ اَپٲری یِوان ہمساین ہُنٛد اَژان گَر آسان سیٖزنَس تَتہِ سیٖزنَس آسان سانہِ تہٕ ونۍ اَمہِ پَتہٕ تِم چھِنا وَتہِ وَتہِ تِمن چھِ وَتہِ وَتہٕ بیارِ گمژٕ تِم چھِنہٕ أکسٕے جایہِ دَران وۄنۍ چھِ أسۍ تِم یَلَے ترٛٲیمٕژ تہٕ آ وۄنۍ یِم باقٕے پٮ۪ٹ چھِ آسان یِتھ کٔنۍ گَگُر گَگُر چھِنہٕ ہٮ۪کان رٔچھِتھ کیٚنٛہہ اَلبتہ خرگوش چھِ یِوان رَچھُن کیٛازِکہِ خرگوش چھِ گگرٕ سٕنٛز بریٖڈ ہُنٛدُے باسان آ یُس وۄنۍ خرگوش چھُ خرگوشَس کیٛاہ چھُ خرگوش چھُ آسان سُہ ہٮ۪کون أسۍ رٔٹِتھ پِج بنٛد آسان پنجرس منٛز تھومُت پتہٕ چھِ ہٮ۪کان تٔمِس یلہٕ ترٲیِتھ سُہ کُتھِس منٛزاورِ یو کَران بِچور ییٚمہِ وِزِ تٔمِس پِشابہٕ چھُ کَرُن سُہ چھُ آسان اَصٕل سُہ چھُ اِنٮ۪لِجنٹ سُہ چھُ کَران أنٛدرٕ کَنی پِشاب سُہ چھُنہٕ نٮ۪بر کَران پِشاب کِہیٖنۍ تہٕ آ سُہ ہیٚکِہُن تُہۍ رٔچھِتھ خرگوش بیٚیہِ ہیٚکِو تُہۍ رٔچھِتھ ہوٗن اَگرے تۄہہِ گَرَس منٛز آسہِ زیادٕ رۄپَے آسہِ یا بیٚیہِ کیٚنٛہہ آسہِ تُہۍ ہیٚکِو ہوٗن تھٲیِتھ گرِ نٮ۪برٕ کَنٮ۪تھ بیٚیہِ کیٛاہ ہیٚکہٕ بہٕ ؤنِتھ بَس ٹھیٖک چھُ یوٗتاہ